مےٚ چھُ کوٚرمُت یوٗز آٹومیٹِک ٹِرانِسلیشَن گوٗگِل میپٕچ سُہ چھُ آسان واریاہ زیادٕ اَصٕل تہٕ ایٚکُریٹ چھُ آسان ہَنڑرَنڑ پٔرسَنٹ چھُ سُہ ایٚکُریٹ آسان تہٕ یہٕ چھُ آسان واریاہ زیادٕ اَصٕل